السلامُ علیکُم وعلیکُم السلام حُکُم آ اہن حظ آ بٕے چھُس عبد الجمال صٲب آ حُکُم کٔرِو جَناب ژوٗرمہِ ژوٗرِم ژوٗرِم کیٛاہ وار چھِ یِوان اچھا کیٛاہ وار چھِ یِوان تَمہِ دۄہ کیٛاہ وار چھِ یِوان اَز گٔے ژندٕروار اَکہٕ وُہ اچھا ٹھیٖک ٹھیٖک تِمَن کٔژ بَجے چھِ میچ کٔژ بَجے چھِ تِمَن تِمَن چھا فٔسٹ مِٹِنگ سٮ۪کِٮ۪نٛڈ مِٹِنٛگ کیٛاہ چھِ تِمَن اچھا زٕ میچ

ٹھیٖک ٹھیٖک آ آ آ آ ٹھیٖک ٹھیٖک آ مےٚ چھِ تَتہِ ٹٔرٕپ یَلہٕ اَکھ ٹٔرٕپ چھِ مےٚ ییٚلہٕ تَتہِ تِم تِم گِندَن تٔتھۍ پٮ۪ٹھ تٔتھۍ ٹٔرپ پٮ۪ٹھ آ تہٕ تِمَن تِمَن چھا تِمَن چھا مطلب میٹ ویٹ سورُے کیٚنٛہہ کَرُن پروٚوایڈ کِنہٕ تِم گِندَن اِتھَے کَنۍ میٹ وَرٲے اچھا اچھا ٹھیٖک بیٚیہِ تِمَن آسیٛاہ سامان سامان چھا تِمَن پَنُن کِنہٕ یورَے چھُکھ پروٚوایڈ کَرُن

ٹھیٖک نہ مےٚ چھِ مےٚ چھَنہٕ مے چھَنہٕ مے چھَنہٕ زٕ ٹٔرپ تَتہِ اَکھ چھِ مےٚ آٹِفِشَل ٹٔرٕپ تَتھ چھِنہٕ تراوُن میٹ کِہیٖنۍ بیٛاکھ چھِ مےٚ اِتھَے کٔنۍ تَتھ چھِ تراوُن ضٔروٗری یہِ ٹٔرٕپ تۄہہِ کُس ہیوٗ چھُو وۄنۍ ضوٚرتھ تَتھ چھُ میٹ تراوُن ضٔروٗری بوز اگَر تُہۍ ہُتھ پٮ۪ٹھ گِندِو نا آٹفِشَل آٹفِشَل پٮ۪ٹھ تیٚلہِ کَرو بہٕ تَتھ چارٕج پنٛداہ شَتھ رۄپیہِ پنٛداہ شَتھ پنٛداہ شَتھ آٹِفِشَل ٹٔرپَس پٮ۪ٹھ آ اگر تُہۍ وۄنۍ یہِ رٔٹِو مےٚ یہِ کیٛاہ چھِ اَتھ وَنان ٹٔرٕپ یہ میٹ میٹ چھِ تراوان تَتھ ہٮ۪مہٕ بہٕ کَمٕے تَتھ ہٮ۪مہٕ بہٕ تۄہہِ ڈاے ہَتھ رۄپیہِ آ ٹھیٖک ٹھیٖک

مَشوَر کَمَن سۭتۍ تۄہہِ کَرُن مَشوَرٕ کَمَن سۭتۍ چھُو کَرُن تۄہہِ اچھا ٹھیٖک ٹھیٖک نا نا ژٕ ما رَٹھ ٹٮ۪ن ژٕ ما رَٹھ ٹینشَن نہٕ کِہیٖنۍ بہٕ کَرٕ تَتھ تہِ کَنسیشِن کیٛازِ مے چھُنہٕ تَمہِ دۄہ یی نہٕ کٕہیٖنۍ تور ٹیٖم گِندنہٕ خٲطرٕ تَتھ کَرو کیٚنٛہہ کَنسیشَن اگربہٕ بناوَس تَتھ کَرو کیٚنٛہہ دَرٕ دَرٕ بیٚیہِ مان ژٕ بیٚیہِ سَتھ ٲٹھ شتھ تام گَژھِ تۄہہِ چھِو زٕ زٕ میچ گِندٕنۍ أکِس دۄہَس مَنز تۄہہِ کَرو بیٚیہِ تۄہہِ کَرو بیٚیہِ کَم تہٕ پرواے چھُنہٕ کیٚنٛہہ آ آ مایِک سِسٹَم تہِ بَنہِ سورُے کیٚنٛہہ مگر تَتھ لگہٕ نا اَلگ چارٕج تۄہہِ کُس مایِک چھو ضوٚرتھ تۄہہِ چھُو لوکَل مایِک ضوٚرَتھ کہِ یہِ ہاے ٹٮ۪ک مایِک آ تۄہہِ بَنٛنو ہُتھ گژھِ ترٛےٚ ہَتھ ہاے ٹٮ۪ک ہُہ گَژھِ بیٛاکھ گژھِ نارمَل گژھِ تۄہہِ فِرٛی اگر تُہۍ رٔٹِو نا یہِ آٹِفِشَل ٹٔرٕپ بہٕ دِمو تَتھ مَنز تۄہہِ فِرٛی یِتھَے کَنۍ چلو کٔرۍتو گۄڈٕ کٔرۍتو پَنٛنہِ جایہِ مَشوَر پَتہٕ ؤنۍزیو مےٚ ہاں مگر ؤنۍزیو مےٚ کالَے شامَن ہاں چلو چلو اوکے وعلیکُم السلام